ہیٚلو اَسلامُ علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک تُہۍ ؤنِو کیٛاہ سا یٔژ کٲلۍ بعد کوٚروٕ تۄہہِ فون

توتہِ دیٖزِہو نَظرِے یوٚکُنَتھ تُہۍ چھُ سٮ۪ٹھاہ آوُر آسان آورٮ۪ر اَہَن حظ اَہَن حظ یہِ اَسہِ تہِ حظ اوس یہِ ترٛاوُن یہِ دیُن کٔنۍ دِنۍ مکانَس تہٕ چلو حظ ٹھیٖک حظ چھُ